یِم ہَسا یِم لۄکٕٹۍ لۄکٕٹۍ کُلۍ چھِ آسان لٲرۍ کُلۍ یِم باقٕے باقٕے اَلہٕ کُلۍ یِمَن ہَسا چھِ ساروی کھۄتہٕ مُشکل آسان وَندَس منٛز یا بہارَس منٛز مطلب اَسہِ ہے سا پَزِ اَتھ أسۍ کَرو بہارٕچ کَتھ وَندَس منٛز ہَسا یہِ بہارَس منٛز ہَسا چھِ آسان واریاہ زیادٕ تاپھ اَسہِ ہا پَزِ اَتھ سۭتۍ سۭتۍ آب ترٛاوُن سُہ شِہُل بَناوُن تِم ڈھَکھٕ بَناوٕنۍ ییٚمہِ سۭتۍ ہٮ۪کو أسۍ یہِ بہتر کٔرِتھ البتہ کَرو وٕ وَندٕچ کَتھ وَندَس منٛز چھِ آسان شیٖن تَتھ ہٮ۪کو نہٕ أسۍ کینٛہہ کٔرِتھ البتہ اَسہِ پَزِ تھوڑا سُہ شَڈ ہیوٗ بَناوُن یُس نہ سا چھِ شیٖن چھِ سُہ کَرِ یِمَن خرٲبی اَسہِ پَزِ گرٛیٖن ہاوُس بَناوُن گرٛیٖن ہاوُس منٛز تم سبزِیہِ وَوٕنۍ تٕم لۄکٕٹۍ لۄکٕٹۍ کُلۍ اُگاوٕنۍ گرٛیٖن ہاوُس پٮ۪ٹھ پے شیٖن منٛز کَرٮ۪کھ نہٕ کینٛہہ سُہ فٔٹِلایزَر مینوَر ترٛاوُن سۭتۍ سۭتۍ آب ترٛاوُن سۭتۍ سۭتۍ سُے ییٚتہِ سُے اَکھ یہِ ہَسا چھِ یُس یِمَن ہیٚکہِ بَچٲیِتھ یہِ کیٛازِکہِ یہِ تاپھ چھِ آسان طرفہِ سۭتۍ سۭتۍ آب ترٛاوُن